کَشمیٖری زَبان چھِ وارِیاہ اَصٕل یہِ چھِ کٲشرٮ۪ن ہِنٛز مادر زبان یعنی کہِ یۄس اَسہِ پَزِ کَنٹِنیوٗ تھاوٕنۍ برٛۄنٛہہ کُن تہٕ یہِ پَزِ اَسہِ پرٛٮ۪موٹ کَرٕنۍ پرٛٮ۪تھ کُنہِ پٕلیٹ فارمَس پٮ۪ٹھ تہٕ اَسہِ پَزِ سُکوٗلَن منٛز کٲشِر کِتابہٕ میسّر کَرنہِ اَسہِ پَزِ کٲشِر کِتاب سکوٗلَن منٛز تہٕ کالجَن منٛز ضوٚروٗری تھاونہِ تِکیٛازِ اَمہِ سۭتۍ بَچہِ سانہِ کٲشِر لینٛگویج تہٕ فیوٗچَرَس منٛز تہِ یی سٲنۍ کٲشِر زَبان بولنہٕ لٮ۪کھنہٕ تہٕ پَرناونہٕ بیٚیہِ پَزِ اَسہِ یہِ کٲشِر زَبان سانٮ۪ن گَرَن منٛز تہِ کَرنہٕ یِنۍ تہٕ یِہوٚے کٲشِر زَبان پَزِ اَسہِ پرٛٮ۪تھ کُنہِ تٲلیٖمی اِدارَس منٛز اَکھ کَمپَلسٔری بَناونہٕ یُن